اسلام وعلیکُم مُنیٖب صٲب چھُو حظ تُہی ٹہاب پیٚٹھٕ چھُو حظ مُنیٖب صٲب تُہنٛد حظ یہِ فون اوس ییٚتہِ یہِ حظ چھُ ریپِیَر گٔژھِتھ تَیار تُہۍ حظ ہیٚکِو تُہۍ ہیٚکِو تُہۍ نِتھ اَتھ حظ اوسوٕ تۄہہِ ڈِسپٕلے فُٹمُت بیٚیہِ اوس چارجِنٛگ پوایِِنٛٹ اَتھ خراب تُہۍ ہیٚکِو یِتھ تہٕ تُہۍ ہیٚکِو یہِ نِتھ پے پیمیٚنٛٹ چھُ تۄہہِ کانٛہہ تہِ آپشَن تۄہہِ ٲسوٕ کانٛہہ پیمیٚنٛٹ کٔرمٕژ آلریڈی کیٚنٛہہ پیمیٚنٛٹ کٔرمٕژ آ تُہۍ کٔرِو کٲم اَکھ تُہۍ یِیِو یور ییٚتی کَرِو کَتھ تہٕ تُہۍ ییِو پیمیٚنٛٹ کَویمیٚنٛٹ کَرِو پیمیٚنٛٹ رِلیٹِڈ یِم کیٛاہ آسہِ کَتھ وَتھ کَرٕنۍ سُہ کَرو أسۍ ییٚتی تہٕ بیٚیہِ اَمہِ وَرٲے اوسوٕ تۄہہِ بیٚیہِ تہِ کیٚنٛہہ ترٛوومُت ییٚتہِ سَنٛبھالُن بیٚیہِ مےٚ حظ دوٚپ بیٚیہِ ما چھُے کیٚنٛہہ ییٚتہِ ییٚتہِ چھِناہ واریاہ سامان آسان مےٚ دوٚپ بیٚیہِ ما چھُ کیٚنٛہہ سنٛبھالُن ترٛوومُت تۄہہِ ییٚتہِ تہٕ وۅنۍ یِیِو تُہۍ یوٗر ایٚڈرَس چھُ تۄہہِ پَیی تۄہہِ چھُ نا پَیی مَگر تُہۍ ییٖزیٚو اَکہِ بَجہِ پَتہٕ ییٖزیٚو اَکہِ بَجہِ برٛونٛہہ چھِ أسۍ ریپِیَرن سۭتۍ آسان تہٕ تُہۍ ہیٚکِو اَکہِ بَجہ پتہٕ یِتھ تہٕ پَنُن فون ہیٚکِو تُہۍ نِتھ کُنہِ تہِ آ تُہۍ یِیو ضروٗری ییٖزیٚو مَگر پگہٕے اَگر ییِو پگہٕے ییٖزیٚو اَدٕ سا بِہِو اَدٕ سا بِہِو اَدٕ حظ بِہِو